جِناب بِلکُل یہِ سَوال چھِ بہتری تہِ تُہۍ کِتھ کٔنۍ چھُو پَنٕنۍ پَنٕنۍ یِم پَلو چھِ تُہۍ کِتھ کٔنۍ چھُو تِم چھَلان تہٕ بیٚیہِ کِتھ کٔنۍ چھُو ہۄکھناوان ییٚلہِ ییٚلہِ موسَم چھُ خراب آسان بِلکُل ییٚلہِ وَندَس منٛز وَندَس منٛز بیٚہہ خَطرناک سَردی چھِ آسان سُہ گوٚو چِلَے کَلان چِلَے کَلانَس منٛز چھِ ییٖژ سَردی آسان زِ زِ اِنسانٕے چھُ لٔگِتھ گَژھان اور تَتھ کٔنڈِشَن منٛز چھُنہٕ ہٮ۪کان اِنسان پَلَو چھٔلِتھ کینٛہہ اور تِم تہِ چِھنہٕ ہٮ۪کان سۄ ہۄکھنٲیِتھ کینٛہہ تَتھ منٛز چھِ أسۍ کَران کٲم تَتھ منٛز چھِ أسۍ پَلَو وَلَو گۄڈٕ چھَلان واشِنٛگ مِشیٖن منٛز یۄس زَنہِٕ ٹٮ۪کنالجی ہِنٛز اَکھ بہتریٖن ایٖجاد ٲس اور تَمہِ تَمہِ وَجَہ سۭتۍ کٔر سٲنۍ کٲم اِنسانَن ہِنٛز کٲم تٔمۍ تٔمۍ واریاہ واریاہ واریاہ آسان واریاہ آسان بَنٲوٕن واریاہ سَہل بَنٲوٕن اور تَمہِ کہِ وَجَہ سۭتۍ چھِ أسۍ آز آز ہَر کانٛہہ کٲم ہَر کانٛہہ کٲم ہَر کانٛہہ پَلَو سٮ۪کَنٛڈَن منٛز ہۄکھناوان اور أسۍ کیٛاہ چھِ کَران أسۍ چھِ گۄڈٕ واشِنٛگ مِشیٖن منٛز واشِنٛگ مِشیٖن منٛز یۄس چھَلَن چھَلَن مِشیٖن چھِ تَتھ منٛز چھِ أسۍ پَلَو تَرٛاوان اور سُہ چھِ چھَلان سُہ چھِ چھَلنہٕ پَتہٕ أسۍ ترٛاوان سِپنَس منٛز یُس سِپِن یُس سِپِن ہۄکھناونٕچ کٲم چھُ کَران سِپِن مطلب گوٚو سُہ چھِ تَمہِ منٛز آب یُس پَلوَن منٛز آب چھِ سُہ چھِ سورٕے سورٕے نیٚبَر کٔڑِتھ نیٚبَر کٔڑِتھ پَلَو پَلوَس منٛز سورٕے آب نیٚبَر کٔڑِتھ سُہ ہۄکھناونٕچ ہۄکھناونٕچ بھَرپوٗر کوٗشِش کَران مَگَر تویتہِ تہِ چھِ سُہ سُرہُل روزان سُہ چھِنہٕ پوٗر ہۄکھان کینٛہہ تَمہِ پَتہٕ چھِ أسۍ کَران کٲم تَمہِ پَتہٕ چھِ أسۍ کُنہِ کَمرَس أنٛدرٕ کَنۍ تھاوان تِم پَلَو تاکہِ اَگَر أسۍ نیٚبرٕ کَنۍ تھاوَو تِم ہٮ۪کَن لٔگِتھ لٔگِتھ اِن دَ سٮ۪نٕس لٔگِتھ مطلب گوٚو تِم چھی جَم جَہ جَمان تِم چھِ مٮ۪لٹ تِم چھِ تِم چھِ فرٛیٖز گَژھان پَلَو چھِ پَلوٕے چھِ فرٛیٖز گژھان بٔلکہِ مےٚ ووٚن گۄڈَے ژٕ یِم پَلَو یِم چھِ تِم چھِ لگ بک لَگان أسۍ تہِ چھِ اِنسان یہِ چھُ مٔنٛزۍ ہٮ۪کان لٔگِتھ اَگَر سُہ زیادٕ ٹایمَس زیادٕ ٹایمَس نیٚبرٕ کٔنڈِشَن منٛز روزِ بلکہِ ماینَس چھُ آسان ماینَس زٕ ماینَس ترٛےٚ تہِ چھُ گژھان تَمہِ باپَتھ چھِ أسۍ پَنٕنۍ پَلَو یِم چھِ تِم تھاوان أسۍ أنٛدرٕ کَنۍ اور یُس آب چھِ آب چھِ تَتھ منٛز واریاہ کَم خَرچہِ تہِ گَژھان تِکیٛازِ أسۍ چھِ تَتھ منٛز بالٹیٖن زٕ ترٛاوان بَس تَمہِ پَتہٕ چھِ أسۍ تَتھ منٛز سُے آب اِستعمال بیٚیہِ کَران اور تَمہِ پَتہٕ چھِ أسۍ تَمہِ پَتہٕ چھِ أسۍ یہِ اَگَر اَسہِ یہِ بنہِ آب آسہِ زیادَے اِستعمال کَرُن أسۍ کَرو تیٚلہِ کٲم یُس سِپِنُک آب چھُ سُہ آب رَٹو أسۍ واپَس اور تَمہِ پَتہٕ کَرو سُے بیٚیہِ اِستعمال چھۄکنہٕ خٲطرٕ چھۄکھ کَڑنہٕ باپَتھ تہٕ یِتھ پٲٹھۍ بَچہِ سون آب تہِ یِتھ پٲٹھۍ بَچہِ سون معاشرٕ تہِ یِتھ پٲٹھۍ بَچہِ ہَر کٲنٛسہِ ہُنٛد ہَر کٲنٛسہِ ہُنٛد اٮ۪نَرجی بَچہِ تاکہِ سُہ آب یی بیٚیِس منٛز اِستعمال کَرنہٕ بَس